أسۍ حظ چھِ پانہٕ ؤنۍ بیٚنہِ بٲے خۄدایَس حوالہٕ چھِ أسۍ بٲے ژور چھِ مےٚ بیٚنہِ چھِ أسۍ پانٛژھ تہٕ أسۍ چھِ پانہٕ ؤنۍ واریاہ کینٛہہ چھِ رَلان کینٛہہ ہن منٛز چھِ ڈِفرَنٕس تہٕ بایَن سۭتۍ چھِ رَلان شَکٕل چھِ رَلان مےٚ چھِ پنٛنِس بأیِس سٕتۍ زِٹھِس بأیِس سۭتۍ شَکٕل تہِ رَلان کَتھ باتھ تہِ رَلان أسۍ حظ چھِ پانہٕ ؤنۍ چھُ مِزاج تہِ اَسہِ رَلان تہٕ واریاہ برابٔدی چھِ پانہٕ ؤنۍ بیٚنہِ چھےٚ کینٛہہ بیٚنہِ چھےٚ تِم چھِ واریاہ چالاک تہٕ خاص کر لۄکٕٹ ہِش بیٚنہِ چھےٚ سۄ حظ چھِ واریاہ چالاک سۄ چِھ کُیِک سۄ تٔمِس تہٕ مےٚ چھِ کَتھِ منٛز ڈِفرَنِس سۄ چِھ کران سۄ چِھ واریاہ چالٲکی سان پَکان سۄ چِھ واریاہ چالٲکی سان کَتھٕ کران تٔمِس تہٕ مےٚ چِھ شَکلہِ تہِ ڈِفرَنٕس تہٕ مےٚ حظ چھُ بأیِس پنٛنِس سۭتۍ شَکٕل رَلان بیٚیہِ چھَم رَلان بیٚنہِ أکِس سۭتۍ تہِ یَس مےٚ زِٹھ چھِ بیٚنہِ تٔمِس سۭتۍ چھِ مےٚ شَکٕل رَلان کَتھ باتھ رَلان تہٕ اَسہِ حظ چھُ پانہٕ ؤنۍ واریاہ ماے محبت چھُ پانہٕ ؤنۍ واریاہ چھُ پانہٕ ؤنۍ اَکھ أکِس نِش چِھ گژھان تہِ یِوان تہِ اَسہِ چھُ پانہٕ ؤنۍ زیادٕ بٔے بارنٮ۪ن یُن گَژھُن پانہٕ ؤنۍ اَکھ أکِس وَرٲے چُھنٕہ آے یِوان وار یِوان بُلاوان چھِ اَکھ أکِس اورٕ یور چھِ ژھانڈان اَکھ أکِس بیٚنہِ بأے اَسہِ حظ چھُ واریاہ پانہٕ ؤنۍ کٕلوز تہٕ مصلہ مصلہٕ چھُ آسان کیٚنٛہہ أسۍ چھِ کوٗشِش کران بیٚنہِ بأے اَکھ أکِس بُلاونٕچ پانَس نِش اَننٕچ کَتھ باتھ کرنٕچ سَمجھوتھ کرنٕچ مَشوَر پِرٛژھان رِشتہٕ آسہِ کَرُن تَتھ متعلق پِرٛژھان مکان آسہِ بَناوُن تَتھ متعلق پِرٛژھان ہر کُنہِ منٛز چھِ أسۍ اَکھ أکِس مَشوَرٕ پِرٛژھان تہٕ اَسہِ حظ چھُ پانہٕ ؤنۍ بٔے بارنٮ۪ن واریاہ اَصٕل خٲرَس شَرَس چھِ بَکار یِوان أسۍ اَکھ أکِس تہٕ سٲری چھِ یِوان مگر خاص کر چھُ وۄنۍ اَسہِ چُھ پانہٕ ؤنۍ واریاہ کٕلوز واریاہ چھُ وار یی نہٕ اَکھ أکِس وَرٲے ضٔرٗوٗری گَژھو آسٕنۍ سال کال چھِ کران کینٛہہ تہِ آسہِ خُشی گَرَس منٛز سأری بیٚنہِ بأے سارنی بیٚنہِ بایَن چھِ بُلاوان تہٕ اَسہِ حظ چھُ اَمہِ رنٛگہٕ واریاہ ماے محبت اَسہِ چھِ بٲے خۄدایَس حوالہٕ تِمَن آسہِ کینٛہہ گَرِ خُشی آسٮ۪کھ رُت آسہِ کینٛہہ تِم چھِ اَسہِ بُلاوان تِم چھِ اَسہِ ژھانڈان تہٕ واریاہ چھِ پیار کَران واریاہ چھِ مِزاج چھُ اَسہِ رَلان اَسہِ چھِ کَتھ باتھ تہِ ٹھیٖک پٲٹھۍ رَلان تہٕ اَسہِ حظ چھُ واریاہ واریاہ چھِ أسۍ پانہٕ ؤنۍ باسان ہِوی تہِ تہٕ بٔڑ ہِش بیٚنہِ چھےٚ سۄ چھِ خۄدایَس حوالہٕ زِٹھۍ پٲٹھۍ ماجہِ ہِنٛدۍ ماجہِ ہِنٛدۍ پٲٹھۍ سۄ چھِ اَسہِ کَران ٹرٛیٖٹ واریاہ ماجہِ ہِنٛدۍ پٲٹھۍ سۄ چھِ ژھانڈان سۄ چھِ پِرٛژھان تہٕ مِزاج چھُ اَسہِ تٔمِس سۭتۍ تہِ واریاہ رَلان تہٕ اَسہِ حظ چھِ واریاہ پانہٕ ؤنۍ باسان واریاہ رَلُن مِلُن تہٕ اِنشاء اللہ رحمان اَسہِ چھُ پانہٕ ؤنۍ بٔے بارنٮ۪ن واریاہ اَصٕل واریاہ اَصٕل چھُ أسۍ حظ چھِ وٕنۍکٮ۪س تہِ بٲے چھِ اَسہِ واریاہ ایجِڑ تِم چھِ وٕنہِ تہِ اَسہِ بیٚنٮ۪ن ژھانڈان وٕنہِ تہِ اَسہِ بیٚنٮ۪ن نِش یِوان گژھان سانٮ۪ن بَچَن ژھانڈان اَسہِ ژھانڈان تہٕ أسۍ نَہ حظ چھِنہٕ آسان کُنہِ ساتہٕ تہِ تِہِنٛزِ فنٛکشَن نیٚبَر اَسہِ آسہِ بیٚنٮ۪ن آسہِ فنٛکشَن أسۍ چھِ آسان سٲری سٔمِتھ بایَن آسہِ فنٛکشَن أسۍ چھِ آسان سٲری سٔمِتھ خۄدا رٔچھِن کینٛہہ خٲرٕ شَر چھُ آسان اَکھ أکۍ سٕنٛدِ بدلہٕ کَرو واریاہ واریاہ ہٮ۪وان چھِ ژٮ۪پھ اَکھ أکۍ سٕنٛز واریاہ چھِ اَکارٕ بَکارٕ یِوان اَکھ أکِس تہٕ ہٮ۪لَپ تہِ چھِ اَکھ أکِس کَران مدَت تہِ چھِ اَکھ أکِس کَران تہٕ أسۍ حظ چھِ سٲری اَسہٕ وٕنۍ گِنٛدٕ وٕنۍ رَلہٕ وٕنۍ میلہٕ وٕنۍ تہٕ شُکُر خۄدایَس کُن أسۍ چھِ واریاہ پانہٕ ؤنۍ رٔلِتھ میٖلِتھ پَکان واریاہ یِوان تہِ اَکھ أکۍ سُنٛد واریاہ زیادٕ کٲنٛسہِ بوزو کینٛہہ چھُ ؤلۍ ؤلۍ چھِ گژھان ؤلۍ ؤلۍ چھِ یِوان بوے چھِ یِوان بیٚنہِ نِش بیٚنہِ چھِ گژھان بٲیِس نِش اَکھ أکۍ سُنٛد چھِنہٕ برداش کَران واریاہ چھِ اَسہِ پانہٕ ؤنۍ ماے محبت